سلام علیکُم آ ٹھیٖک پٲٹھۍ شُکُر تُہۍ چھِو ٹھیٖک بلکُل أسۍ حظ کانٛگرِ کٲم کران میٚنفیٚکچَر مَنٛز تُہۍ ؤنِو حظ تُہُنٛس اسمِ شریٖف کیاہ چھُ تُہۍ کتہِ پیٚٹھ چھِو حظ ٹھیٖک حظ بلکُل بلکُل کانٛگریٚن ہٕنٛز ضروٗرت چھِ کانٛگریٚن چھِ ہُپٲرۍ تہِ گَژھان آز کال حظ چھ ہمامن ہٕنٛز ٹرینڈ تمہ موٗجُب یہ چھُ گَژھان کاسٹلی تمہ خٲطرٕ چھُ تمہ کھۄتہ بیڈسٹ آپشن چھ کانٛگر حظ اہن حظ بلکُل أسۍ حظ تۄہہِ چھ حظ کُنہ فَنٛگشَن خٲطرٕ ضوٚرتھ کنہ تۄہہِ چھو ڈیلی یوٗز خٲطرٕ یم کانٛگرِ ضوٚرتھ حظ اہن حظ آسان حظ چھِ ونۍ گوٚو کُنہ ساتہ کینٛہہ فنٛگشن خٲطرٕ آسان تمہ خٲطرٕ تھوڑا بہت حظ أسۍ ڈِزاین وِزاین لُک دِوان اصل پہمَتھ مطلب شو کیس چھِ نہ حظ ونان شو کیس پیٖس تمہ آیہ بناوان حظ اگر تۄہہِ تِم چھو ضوٚرتھ تِم تہِ چھِ اَسہِ نِش اویلیبل حظ یہ چھُ پتہٕ ڈِپینٛڈ آسان کران کانٛگرِ ہُنٛد سایز کِتھ پٲٹھۍ کیاہ بناوو أسۍ مہ حظ دِیو بٔڑ کانٛگر لَکٹِس شُرِس نِش یمہ حِساب ایج آسہ امس کم ہینڈل ہیٚکہِ کٔرِتھ یہ چھ یہ چھُ نہ حظ نارَس سۭتۍ ڈیٖل آسان کَرُن حظ یہ گَژھِ تھوڑآ سیفٹی مَنٛزے تھاوُن خیال حظ بلکُل بِلکُل تمہ خٲطرٕ چھِ أسۍ فیٖچرس تھاوان یتھ پَننِس پروڈَکٹَس مَنٛز اگر تُہۍ اگر تُہۍ ٹراے کٔرِو حظ أسۍ ہیٚکو تۄہہِ مطلب شو تہِ ہٲوِتھ حظ مطلب کِتھ چیٖز چھِ کینٛہہ اوٚکیجن آسان خاندر واندر چھ آسان کانٛہہ فنگشن چھ آسان تمہ خٲطرٕ چھِ اَسہِ اصل کانٛگرِ حظ بناوان یم حظ أکِس بیٚیِس مطلب پٔژھِس تھاو نش تھاونہ لایق چھِ آسان ہہُ نہٕ کینٛہہ یہے بیٚگٲرۍ آیہِ کینٛہہ اصل پروفیٚشنل ڈِزاینَس مَنٛز چھِ تِم آسان تُہۍ ؤنِو حظ تۄہہِ چھِ حظ گریلوٗ یوٗز خٲطرٕ کنہ خاص کینٛہہ فنگشن ونگشن چھ اچھا گریلوٗ یوٗز خٲطرٕ گوٚو تۄہہِ چھو تیٚلہِ ہُم نارمَلے کلر ولر مہَ